کِتھ پٲٹھۍ چھِ آرٹ سٮ۪کٹر کِتھ پٲٹھۍ چھِ آرٹ سٮ۪کٹر اثر تراوان باقین سٮ۪کٹرن بہٕ دِمہٕ مِثال لایِک فِلم سٮ۪کٹر چھُ اکھ اٮ۪ڈوَٹایزِنٛگ ایٚجنسی چھِ بیٛاکھ فٮ۪شن چھِ بیٛاکھ ڈِزاینِگ چھِ بیٛاکھ گۄڈنٮ۪تھ گۄڈنٮ۪تھ ونہٕ بہٕ تۄہہِ یُس یہِ آرٹ چھِ ہر کُنہِ اکھ خٲصِیت چھِ آسان تِمن چھِ آسان الگ الگ آرٹ امہِ سۭتۍ چھِ تٕم پنُن اکھ کلچر رِپرٮ۪زنٛٹ کَران نَہ کہِ صِرف رِیاست لٮ۪ولہِ پٮ۪ٹھ بلکہِ اِنٹرنیٚشنل لٮ۪ولہِ پٮ۪ٹھ تہِ یہِ چھِ آسان اکھ جُرِچین مطلب امہِ سۭتۍ چھِ لوکلن ملان روزگارتہِ امہِ سۭتۍ چھِ بیٚیہِ گَژھان اِکانمی منٛز تہِ گرو گَژھان گۄڈنٮ۪تھ وٕچھو أسۍ کِتھ پٲٹھۍ چھِ آرٹ سٮ۪کٹر اثر تراوان فٮ۪شنس پٮ۪ٹھ مطلب فٮ۪شن یۄس اِنٛڈسٹری چھِ یہِ چھِ آز آزکل چھِ یہِ گرٛویِنٛگ اِنٛڈسٹری أسۍ چھِ وارِیاہ اثر گَژھان اَسہِ چھِ پٮ۪وان وٮ۪سٹٲرنُک وارِیاہ اثر فٮ۪شنُک أسۍ چھِ یَژھان أسۍ کَرو تِم اِنکارپُریٹ پنٛنٮ۪ن فٮ۪شنن منٛز یُتھٕے یہِ کٔشیٖرِ ہُنٛد سٮ۪کٹر چھِ آرٹ سٮ۪کٹر چھُ یہِ کِتھ پٲٹھۍ چھِ انفٕلنٕس کَران فٮ۪شن سٮ۪کٹرس اگر أسۍ ییٚتِکۍ پشمیٖنا شال وٕچھو یا اٮ۪مبراڈری وٕچھو یا آرِ کامہِ دار پٮ۪رن وٕچھو اِتھ پٲ یِم چھِ آسان یِم چھِ آسان یِم چھِ آسان ہینٛڈمیڈ مطلب یِم چھِ آسان اَتھٕ سۭتۍ بنے مٕتۍ یِم چھِ تراوان مطلب یُس اکھ ڈِزاینر آسہِ یُس تٔمِس تراوان زہنس اکھ ڈیٖپ اکھ امپٮ۪کٹ اکھ سُہ چھُ دَپان بہٕ کَرے یِتھُے آرام سان کٲم یُتھٕے پیور ؤرک کرہا بہٕ اِتھ پٲٹھۍ چھِ اتھ پٮ۪ٹھ اثر پٮ۪وان امہِ سۭتۍ چھِ اصٕل کٲم کَتھ چھِ وَنان اصٕل ڈِزاینِٛگ کَتھ چھِ وَنان بیٛاکھ یُس یہِ کٲ کٲشُر چھُ کٔشیٖر چھِ اللہ تعلیٰ ہن اکھ برکت عطا کٔرمٕژ ییٚتہِ چھِ وارِیاہ لینٛڈ سِکیٚپٕس ییٚتہِ چھِ وارِیاہ ماوٹٮ۪نٕس ییٚتہِ چھِ وارِیاہ برجٕس ییٚتہِ چھِ وارِیاہ واٹرفالٕس ییٚتہِ چھِ وارِیاہ آب یہِ چھِ اکھ چیٖز کَران امہِ سۭتۍ چھِ أسۍ فِلِم سٮ۪کٹرس پٮ۪ٹھ اثر تراوان کِتھ پٲٹھۍ تراوانا اثر یِم یِم نیٚبرِم یِم یِم چھِ آسان فِلِم کمپٔنی تم چھِ وَنان أسۍ دِمو تمن مطلب پنٛنہِ ہُنٛد اکھ نیٚچرل ٹچ سُہ چھِ یِمن ییٚلہِ تِم کٔشیٖرِ منٛز یِوان چھِ وٕچھان چھِ یِمن چھِ یہِ ٹچ مِلان ییٚتہِ تِکیٛازِ ییٚتِچ خوٗبصوٗرتی ییٚتِچ ہر کانٛہہ چیٖز خوٗبصوٗرت اکھ کیٛاہ دِوان سۄ اکھ اٮ۪چ ہیو دِوان اِتھ پٲٹھۍ چھِ یِم ایٚمہِ سۭتۍ تہِ وارِیاہ زیادٕ پونٛسہٕ کماوان چھِ روزگار مِلان لوکل چھِ یِمن گایڈ کَران کَتھ کَتھ جایہِ مِلو تُہۍ اصٕل واٹرفال کَتھ جایہِ مِلہٕ تُہۍ اصٕل ہِل اٮ۪رِیا کَتن ہیٚکِو تُہۍ اصٕل شوٗٹ فِلم کٔرِتھ اٮ۪ڈوٹایزِنٛگ منٛز کیٛاہ چھِ أسۍ کَران بیٛاکھ اٮ۪ڈوٹایزِنٛگ چھِ ییٚتہِ ییٚتہِ أسۍ کَران مطلب پیٚپر مٲشی اٮ۪ڈ یا شال بٲفی کَران امہِ سۭتۍ تہِ چھِ اکھ اٮ۪ڈواٹایزٕنٛگ اٮ۪جنسی اکھ ایٚج ہیو مِلان کِتھ پٲٹھۍ یُتھٕے أسۍ یِم ہولڈِنٛگن پٮ۪ٹھ چھِ یِم اٮ۪ڈوٹایِز وٕچھان اِتھ پٲٹھۍ چھِ کَران ڈِفِٹ أسۍ چھِ صُبحس پرنٛٹ ہیو چھَپاون سُہ ڈیٖپ اِمپٮ۪کٹ تراوان یِمن پٮ۪ٹھ آ اِتھ پٲٹھی چھِ اَسہِ سمجھ تران مطلب اسہِ کِتھ پٲٹھی پَزِ اٮ۪ڈوٹایِز کَرٕنۍ یا باقی چیٖز کَرٕنۍ تاکہِ اَسہِ لُکھ گَژھن انفٕلنٕس تاکہِ اَسہِ گَژھِ مطلب لوٗکھ تہِ گژھن انفٕلنٕس بیٚیہِ گَژھِ اَسہِ جیٖجری منٛز تہِ انکریٖز بیٛاکھ چیٖز وَنو أسۍ ڈزاینِگ کِتھ پٲٹھۍ گَژھِ فٮ۪شنس پٮ۪ٹھ کِتھ پٲٹھۍ اثر یُس کٔشیٖرِ ہُنٛد ماحول چھُ یہِ چھُ وارِیاہ سادٕ ماحول ییٚتہِ چھِ أسۍ زیادٕ پرٮ۪فر کَران أسۍ چھِ اتھٕ یوٗز کَران أسۍ چھِنہٕ زیادٕ مٕشیٖن پٮ۪ٹھ ڈِپٮ۪نڈنٛٹ کِہیٖنۍ ییٚتہِ ؤرکِنٛگ پاپلیٚشن چھِ زیادٕ یِم چھِ اتھ سۭتۍ کٲم کَران اتھ سۭتۍ چھِ کٲم کَران اَتھٕچ کٲم چھِ آسان سٕہ بہترین کٲم اتھ چھِ ٹایِم لگان وارِیاہ زیادٕ وَنہٕ ییٚلہِ أسۍ چھِ اکھ اصٕل اِمپرنٛٹ تراوان اتھ منٛز اَمہِ سٲتۍ چھِ یُتھٕے أسۍ یہِ لگان چھِ یُتھٕے کانٛہہ انٹرنیٚشنل فٮ۪شنر چھُ یور یِوان سُہ چھِ وٕچھان مطلب یوٗتاہ باریٖک سان کٲم دَپان بہٕ تہِ کرہا یہِ کٲم سۭتۍ لوکلن سۭتۍ کَتھ کَران وٕچھان پتہٕ چیٖز یِتھ پٲٹھۍ چھِ یہِ ڈیٖپ مطلب أسۍ اِمپٮ۪کٹ کَران کُلوتھَن پٮ۪ٹھ اِتھ پٲٹھۍ تہِ چھِ اکھ فٮ۪شن اٮ۪ج مِلان اتھ پٮ۪ٹھ ہٮ۪کو پنٛنٮ۪ن روٗٹن سۭتۍ مطلب بٔنِتھ أسۍ کِتھ پٲٹھۍ تھاوو مطلب پنٕنۍ کُلوتھٕز مطلب باوُنٛڈ روٗٹن سۭتۍ یِتھ پٲٹھی چھِ اکانِمی منٛز گَژھان اِتھ پٲٹھۍ چھِ سٲنۍ آرینٕس تہٕ گرو گَژھان بیٚیہِ اے یِمہٕ چاہیے سُہ فٮ۪شسن آسہِ چاہیے سُہ اٮ۪ڈوٹایزِنٛگ ایٚجنسی آسہِ چاہیے سٕہ کانٛہہ تہِ آسہِ ہر کانٛہہ چھِ اکھ أکِس سۭتۍ جوٗڈتھ آسان اَسہِ پزن نہٕ پنٕنۍ روٗٹٕس مٔشٕتھ کَرٕنۍ کِہیٖنۍ اَسہِ پَزِ یِمن سۭتۍ پنٕنۍ رُ ٹچ اپ دِنۍ تاکہِ اَسہِ یُتہٕ أسۍ لاگو یِم پَلو یا کیٚنٛہہ فٮ۪شن کَرو اَسہِ گَژھِ احساس أسۍ چھِ پنٛٮ۪ن روٗٹن سۭتۍ کنٮ۪کٹ